کٲشِر پٲٹھۍ اگر أسۍ وَنو کہِ مطلب اَسہِ چھُ فیس کَران واریاہ پرٛابلِمٕز کٔشیٖرِ ہِنٛدۍ چھِ آوُٹ سایڈ کَران واریاہ پرٛابلِم فیس دُنیاہَس منٛز یِتھ پٲٹھۍ أسۍ وٕچھو باقٕیَن جایَن چھِ أسۍ گژھان سٲنۍ لَنٛگویج چھَنہٕ سۄ چھےٚ سُپیسفِک کٔشیٖرِ منٛزٕے یوت سۄ چھَںہٕ باقٕے جایَن سُپیسفِک کِہیٖنۍ تہِ اگر أسۍ باقٕیَن جایَن وٕچھو تور چھَںہٕ سۄ سُپیسفِک کینٛہہ تہٕ کٔشیٖرِ منٛز یوت سُپیسفِک ییٚمکہِ وجہہ سۭتۍ مطلب اَسہِ چھُ فیس پیٚوان واریاہ پرٛابلِمٕز مطلب کَتھ باتھِ منٛز کَرٕنۍ مطلب باقٕیَن سۭتۍ چھِنہٕ أسۍ پرٛاپَرلی ہیٚکان کَتھ کٔرِتھ کِہیٖنۍ تہِ اگر أسۍ آوُٹ سایڈ گژھو پنٛنہِ سٹیٹ نِش گژھو آوُٹ سایڈ اَسہِ چھِ پیٚوان ضروٗری باقٕے لںٛگویج گۄڈٕ سَمجھِنۍ باقٕے لنٛگویج گۄڈٕ ہیٚچھِنۍ تہٕ تیٚمہِ پَتہٕ چھِ أسۍ ہیٚکان باقٕیَن سۭتۍ کَنوَرزیشَن اَصٕل پٲٹھۍ کٔرِتھ ییٚلہِ زَن کہِ یہِ سو یہِ چھِ اِمپاٹَنٛٹ کہِ اگر أسۍ وٕچھو مطلب یُس سٲنۍ لنٛگویج چھےٚ یہِ چھےٚ صرف سٹیٹ لنٛگویج یہِ چھَنہٕ کَںٹِرٛی ہِنٛز کِہیٖنۍ تہِ اگر أسۍ پنٛنہِ کَںٹِرٛی منٛز تہِ وٕچھو یہِ چھےٚ سُپیسفِک سانہِ سٹیٹسٕے یوت منٛز کَنٹِرٛی منٛز تہِ چھَنہٕ یہِ سپیسفِک کِہیٖنۍ تہِ اَمہِ سۭتۍ چھُ واریاہ مُشکلات اَسہِ پیٚوان ڈیلی لایفہِ منٛز تہِ کَرٕنۍ یہِ چھِ صرف کٔشیٖرِ منٛزٕے ییٲژَن چَلان مطلب باقٕے دُنیاہَس منٛز چھُنہٕ کُنہِ تہِ جاے چھَنہٕ أسۍ وٕچھان مطلب کٔشیٖرِ لنٛگویج چھِ یوٗز گژھان یِم چھِ اَتھ منٛز مطلب اگر أسۍ وٕچھو یِم چھِ فیسٕز اَتھ منٛز یِوان یا یِم چھِ اَتھ منٛز یِوان مطلب دِقت چھِ اَسہِ یِوان اَتھ منٛز یِمہٕ واریاہ اِم اِمپاٹَنٕس چھِ مطلب اگر أسۍ وٕچھو آوُٹ سایڈ وٲلڈَس منٛز واریاہ اِمپاٹَنٕس چھِ ییٚلہِ زَن کہِ باقٕے اگر أسۍ وٕچھو باقٕے لںٛگویجِز یِتھ پٲٹھۍ اُردوٗ چھِ یا یِتھ پٲٹھۍ اِنٛگلِش چھُ یِم چھِ یِم چھِ ڈامٕنیٹِنٛگ اگر أسۍ وٕچھو یِم لنٛگویجِز یِم واریَہَن جایَن لَبنہٕ یِوان چھُ یا یِم واریَہَن جایَن بولنہٕ یِوان چھُ کٲشُر لنٛگویج چھےٚ وٲحِد کٔشیٖرِ منٛزٕے یٲژَن ییٚمکہِ وجہہ سۭتۍ کٲشرٮ۪ن چھِ واریاہ پرٛابلِمٕز فیس پیٚوان کَرٕنۍ آوُٹ سایڈ ؤرلڈَس منٛز تِکیٛازِ اَسہِ چھُ پیٚوان ضروٗری اگر أسۍ بیٚکہِ جاے گژھو اَسہِ چھِ گۄڈٕ لنٛگویج ہیٚچھِنۍ تمہِ پَتہٕ ہیٚکو أسۍ پَنُن جاب یا باقٕے باقٕے چیٖز ہیٚکو أسۍ کٔرِتھ تِمہٕ ایٚپلَے باقٕیَن جایَن یِم چیٖز چھُ ضروٗری کہِ اگر أسۍ وٕچھو باقٕیَن جایَن جاب کَرنہٕ خٲطرٕ چھِ اَسہِ باقٕے لنٛگویج گۄڈٕ ہیٚچھِنۍ یا اگر کٲشُر لنٛگویج وٕچھو سۄ چھَنہٕ اَسہِ مَدَد دِوان تیٚلہِ برونٛہہ کُنَتھ کِہیٖنۍ تہِ اَسہِ چھےٚ ضروٗری بیٛاکھ لنٛگویج ہیٚچھِنۍ اَدٕ ہیٚکو أسۍ بیٚکہِ جایہِ جاب کٔرِتھ یا اَدٕ ہیٚکو أسۍ آوُٹ سایڈ ؤرلڈَس منٛز مطلب اگر اَسہِ آوُٹ سایڈ ؤلڈَس منٛز باقٕے کٲم آسہِ چاہے ٹوٗر یا ٹرٛیوٕل کَرو یا کُچھ بھی اگر ہم مطلب کَرو أسۍ تہٕ مطلب تَتہِ چھِ اَسہِ یِم چیٖز پیٚوان کَرٕنۍ اَسہِ چھےٚ تَتہِ تہِ یِم مطلب ضروٗری چھِ اَسہِ باقٕے لنٛگویج گۄڈٕ ہیٚچھِنۍ اگر اَسہِ کٔشیٖرِ نٮ۪بَر چھِ گژھُن اَسہِ چھِ ضروٗری تہٕ ضروٗری باقٕے لنٛگویج گۄڈٕ ہیٚچھںہِ تَمہِ پَتہٕ ہیٚکو أسۍ مطلب یہِ چیٖز کٔرِتھ